ہیٚلو اسلامُ علیکُم اۭں ٹھیٖک پٲٹھۍ چھِوٕ اۭں اصٕل پٲٹھۍ اونمُت چھُو آنِسا اچھا ؤنِو کیٛاہ دٔلیٖل ٲسوٕ تۄہہِ اچھا ٹھیٖک مطلب کیٛاہ پیٖرڈس پرابلِم اچھا ٹھیٖک یہِ چھُ امہِ موٗجوٗب گژھان تِکیٛازِ کہِ یہِ چھُ اسہِ اندرٕ آسان واریاہ کمزوری تہٕ أسۍ چھِ کھٮ۪وان یم جنک فُڈ چھِ أسۍ کھٮ۪وان لیز چھِ کھٮ۪وان آ بٔرگر پیٖزا وغیرہ وغیرہ یہِ کھٮ۪وان چھِ یہ چھِ اسہِ امی سۭتۍ پرابلِم گژھان

امہِ خٲطرٕ چھُو تۄہہِ یہِ کرُن کٲم تُہۍ کرِو کٲم تُہۍ کٔرۍ وُکھ یِم جنک فُڈٕس ایوایڈ کیٛاہ کرِو ایوایڈ تہٕ بیٚیہِ مہٕ کھٮ۪و یَم ژوکہ ٹماٹر وماٹر یہِ تہِ کرِو ایوایڈ تہٕ تۄہہِ گژھیو پتہٕ منتھلی بعد گژھیو تۄہہِ پیرڈس اصٕل پٲٹھۍ تہِ تۄہہِ ؤنِو مےٚ تۄہہِ کٔژن دۄہن چھُو پیٖرڈس گژھان پانژھ دۄہ پیرڈس پین وین ما چھِ أمِس اچھا ٹھیٖک تہٕ امہِ خٲطرٕ دِمس بہٕ تۄہہِ دواہ تُہۍ ہیکِو سٲنِس کِلنِکس پیٹھ یِتھ تہٕ بہٕ دِمو تۄہہِ امہِ خٲطرٕ دوا تاکہِ تۄہہِ گژھیو فرق تۄہہِ منتھلی بعد پتہٕ پیرڈس نہَ کریو تۄہہِ پتہٕ پین تہِ ٹھیٖک چھُ نہ حَظ بہٕ کرو تۄہہِ وٹساپس پیٹھ کرو تۄہہِ سینڈ پنُن ایڈرس تہٕ بیٚیہِ ٲسۍ زیو کھٮ۪وان تمہِ دۄہ گرم گرم شُہل ٲسۍ زیو نہٕ کھٮ۪وان کِہیٖنۍ نہٕ تہٕ بیٚیہِ ما کینٛہہ پرابلِم ہیکتھ ویکتھ چھےٚ آسان تِمن دۄہن کِنۍ نہ اچھا بیکس ما کران زیادٕ تر پین اچھا یٔڑ چھُ زیادٕ دود کران تہٕ اتھ منٛز گژھ کرٕنۍ کٲم اتھ منٛز گژھِ گرم گرم کھٮ۪وٚن بیٚیہِ واٹر بٲتل چھنہ آسان بویل کٔرِتھ تمی سۭتۍ چھِ پیوان ٹکورٕ کرٕنۍ تہٕ پین چھِ گژھان تھوڑا کم پہمتھ بیٚیہِ چھِ اتھ منٛز یِوان واریاہ ایگزرسایزٕ تہِ تِم تھٲے زیو مطلب ؤنو بہٕ کۄس کۄس ایگزاسایز چھِ پیوان کرٕنۍ اتھ منٛز پیٖرڈ کِس دورانس منٛز تہٕ تِم چھِ پیوان کرنہِ پتہٕ چھِ پین گژھان واریاہ کم بیٚیہِ ما چھِ کینٛہہ پرابلِم مٲل مٲل وٲل آسان تتھ منٛز کِنۍ نہ آ تتھ منٛز کیٛازِ کہ اڈٮ۪ن چھِ وُمیٹِنگ گۄڈٕ اڈٮ۪ن چھُ نہٕ مٲل آسان اچھا پین چھے اسان خطرناکھ تُہۍ کٔرۍ زیو کٲم تُہۍ کٔرۍ زیو یہِ مےٚ ووٚنمو تۄہہِ مطلب بہٕ دِمو تۄہہِ پنُن ایڈرس تُہۍ یی زیو سٲنس کلنِکس پیٹھ تۄہہِ ونو بہٕ تۄہہِ کیٛاہ چھُو کرُن تہٕ بییہِ کٔرۍ زیو کٲم بیٚیہِ ٲسۍ زیو تُہۍ یِم چِپس وِپس وغیرہ وغیرہ چھِ یِم کٔرۍ زیو ایوایڈ تہٕ تۄہہِ بنہِ گژھیو تۄہہِ فرق بیٚیہِ گژھیو تۄہہِ منتھلی اصٕل پٲٹھۍ پیٖرڈٕس ٹھیٖک چھےٚ باقٕے چھُ نہٕ کہیٖنۍ ٹینشن باقٕے روٗزِو تُہۍ بِلا خۄش ادٕ کیٛاہ